یِم ہَسا ییٚتہِ نیےٕ آٹِسٹہٕ چھِ آسان یِمَن گۄڈنِکۍ لَٹہِ چھِ آٹ کینٛہہ تہِ آٹ آسان کرُن تِم چھِ آسن واریاہ نٔروَس تِمَن چھَ نہٕ پَتہ آسان کینٛہہ اَسہِ کُس چیٖز لگہِ ضوٚرَتھ کانٛہہ تہِ آٹ آٹ بناونہٕ خٲطرٕ کُس چیٖز چھُ ضوٚرتھ کُس پیٚن لَگہِ اَسہِ ضوٚرتھ کُس کَلَر لَگہِ اَسہِ ضوٚرتھ ییٚمہِ سۭتۍ کانٛہہ تہِ آیٹَم سون یَتھ پؠٹھ أسۍ آٹ کھالو سُہ سَجہِ اِس لِحازا تِمن ہسا پَزِ کٲم کَرٕنۍ گۄڈنیٚتھٕے نٔروَس پَزِ نہٕ روزُن کینٛہہ بیٚیہِ ہسا پَزِ تِمَن سیٖنیَر آٹِسٹہٕ یُس روٗدمُت آسہِ تٔمۍ سٕنٛز ایٚڈوایس ہسا پزِ نِنۍ تاکہِ سُہ سَم تٔمۍ چھِ آسان وُچھمُت کیاہ دٔلیٖل چھِ سُہ سمجایہِ تِمَن اصٕل پٲٹھۍ کُس چیٖز چھِ ضوٚرتھ لَگَن کمہِ حِساب چھِ آٹ اَسہِ کرُن کمہِ حِساب چھِ پینٹنٛگ چھِ کران کیاہ چھِ کران ییٚمہِ سۭتۍ سُہ سون آیٹم بَنہِ واریاہ خوٗبصوٗرت